پاوَر چھُ لگان اسہِ نوٚمَن نوٚمَن چیٖزَن گھرٕ چھُ لگان اسہِ یہِ پاوَر رایس کُکَر چھُ تتھ مَنٛز چھِ أسۍ بَتہٕ رنان تتھ چھُ لگان اسہِ پاوَر پا کیٚٹلہِ مَنٛز چھِ أسۍ چاے وُشناوان یا ترٛیش وُشناوان تتھ تہِ چھُ اسہِ لگان پاوَر اگر فرٛج آسہِ اسہِ سِٹارٹ کَرُن تتھ مَنٛز آسہِ کیٚنٛہہ سبزی تازٕ تھوٕنۍ یا باقٕے دۄدھ وۄدھ تتھ تہِ چھُ لگان اسہِ پاوَر یا پَلوَن آسہِ اسہِ پرٛیٚس کَرُن تتھ تہِ چھُ اسہِ لگان پاوَر یا آب آسہِ اسہِ گرٕم ضروٗرت گیٖزرُک آب تتھ تہِ چھُ لگان اسہِ پاوَر یا پَلوَن آسہِ پرٛیٚس کَرُن تتھ تہِ چھُ لگان پاوَر یا پَلوٚو آسہِ اسہِ چھَلُن واشَل مشیٖن مَنٛز تتھ تہِ چھُ اسہِ لگان پاوَر یا ونٛدَس آسہِ اسہِ گرٕم کَمَل ترٛاوٕنۍ تتھ تہِ چھُ اسہِ لگان پاوَر تتھ ونان پاوَر کَمَل تتھ تہِ چھُ لگان اسہِ پاوَر یا باقٕے آیٹم چھِ سٔت آسہِ نیٛن گرٛیٚٹَس پٮ۪ٹھ اسہِ أسۍ چھِ سٔت کھیٚوان تتہِ تتھ سُہ آسہِ اسہِ پِشُن تتھ تہِ چھُ اسہِ لگان پاوَر یا باغَن آسہِ اسہِ آب شیرُن تتھ آسہِ اسہِ ٲں لفٹہٕ ٲں سِٹارٹ کَرُن تتھ تہِ چھُ لگان اسہِ پاوَر یا آنٛگنَس مَنٛز آسہِ ٹیٛوٗب ویٚل کھٔنِتھ اسہِ سُہ آسہِ اسہِ تتھ آسہِ اسہِ آب کَڑُن تتھ تہِ چھُ اسہِ لگان پاوَر یا دانہِ بناوو أسۍ سُہ ہوٚکھناوو أسۍ سُہ آسہِ پَتہٕ مُنُن تتھ چھُ توٚمُل کَڈُن سُہ چھُ اسہِ مِشیٖن پٮ۪ٹھ نیٛن تتھ تہِ چھُ اسہِ لگان پاوَر یا أسۍ تِل گۄگُل بناوو گھرٕ کٲشر تل گۄگُل چھۄمبو نِمو پَتہٕ مشیٖن پٮ۪ٹھ سنٛبھالو پَتہٕ آسہِ اسہِ تتھ تیٖل کَڑُن مشیٖن پٮ۪ٹھ نمو تتھ تہِ چھُ اسہِ لگان پاوَر ژونٛٹھیٚن گرٛیڈ آسہِ کَرٕنۍ باغَس مَنٛز تتہِ لایٹ آسہِ نہٕ لایٹہِ ہُنٛد آسہِ ضروٗرت توٚت تہِ ہیٚکو أسۍ لٲن نِتھ تتھ تہِ چھُ اسہِ لگان پاوَر یا لایٹ آسہِ اسہِ چارٕج کَرٕنۍ باغَس مَنٛز آسہِ نِنۍ تتھ تہِ چھُ اسہِ لگان پاوَر زمیٖن آسہِ اسہِ وا